أسۍ چھِ آب یوٗز کَران پَلَو چَھلنہٕ خٲطرٕ یِم پَلو چھِ أسۍ چھلان یِم پَلو چھِ أسۍ چھلان کۅلہِ پیٚٹھ تہِ أسۍ چھِ یِم پَلَو چھلان کِہیٖرِس تَل تہِ أسۍ چھِ یِم پَلَو چھلان أسۍ چھِ یِم پَلو چھلان یُس ییٚتہِ واٹَر پَمپ چھُ تَتہِ تہِ أسۍ چھِ واشِنٛگ مِشیٖن تہِ اِستعمال کَران پَلَو چھلنہٕ خٲطرٕ ۄونی چھِ ۄونی چھُ مَسلہٕ اَکھ گَژھان ییٚتہِ چھُ وَنٛدٕ یِوان اَسہِ وَنٛدٕ وَنٛدَس منٛز چھِ اَسہِ گَژھان واریاہ زیادٕ مُشکِل وَنٛدَس منٛز چھِ اَسہِ گَژھان وارِیاہ زیادٕ مُشکِل پَلو ہۅکھٕناونَس تہٕ بیٚیہِ چھِ أسۍ پَلو ہۅکھناونہٕ خٲطرٕ چھِ أسۍ ڈیریکٹے کَران اَختابُک اِستعمال اَختابٕچ لایِٹ چھِ کَران اِستعمال تَرٛاوان چھِ رَزِ أسۍ تاپَس پَلو تہٕ پَلو چھِ ہوکھان باقٕے چھِنہٕ أسۍ کٲنٛہہ ٹیکنالجی اِستعمال کَران کیٚنٛہہ پَلو ہۅکھناونہٕ خٲطرٕ پَلو چھلنہٕ خٲطرٕ چھِ أسۍ آب کَران تَتھ وَنان یارٕبَلَس پیٚٹھ تہِ گَژھان آ پَلَو چَھلنہِ یا دوٚبِس اَتھ دِمو تہٕ یا کَرو أسۍ کٲم پانٕے چَھلو أسۍ چھِ اَکثَر چھِ أسۍ اَکثَر بیشتَر چھِ أسۍ کٲم کَران أسۍ چھِ پَلو چھلان پانٕے تہٕ تہٕ اَتہِ روٗد وۄنی مَسلہٕ أسۍ کِتھٕ پٲٹھۍ چھِ آب کِتھٕ پٲٹھۍ چھِ أسۍ کَنٛزیٚورو کَران بیٛاکھ سَوال اوس اَسہِ آب کِتھٕ پٲٹھۍ چھِ أسۍ دَپان خَرٕچ گَژھِ کَم گَژھُن تَمہِ خٲطرٕ چھِ أسۍ کۅلہِ پیٚٹھٕے أسۍ گَژھان چھِ أسۍ چھِنہٕ صابَن وابَن تَرٛاوان کۅلہِ منٛز کیٚنٛہہ تَمہِ خٲطرٕ چھِ اَسہِ آسان بَنٛڈ دیُتمُت اَصٕل پٲٹھۍ یِتھ یِتھ سایڈَس زَن أسۍ آب چھِ اَنان تہٕ چھپان چھِ پَتہٕ یُتھے أسۍ آب پیٚٹھٕ چھپان چھِ صابَن چھِ سیوٚد گََژھان أکِس سایڈَس ڈرٛینہِ منٛز تہٕ یُس آب چھُ روزان سُہ چھِ روزان صاف و شَفاف آبَس منٛز چھِنہٕ کٕہنٛۍ تہِ خَرٲبی گَژھان کیٚنٛہہ آب چھِنہٕ ضایہِ گَژھان کیٚنٛہہ واشِنٛگ مِشیٖن منٛز تہِ چھِ أسۍ میٖنِتھ تَرٛاوان آب تَمہِ سٍتۍ تہِ تَتھ منٛز چھِنہٕ أسۍ آب ضایہِ کَران کیٚنٛہہ بیٚیہِ تہِ اَگَر أسۍ ٹَنکی منٛز آب وُچھو گۄڈنیٚتھ چھِ أسۍ وُچھان ٹنکی منٛز کوتاہ آب چھُ أسۍ تھاوَو تیٛوتُے یوٗتاہ أسۍ اِستعمال چھِ کَران باقٕے چھِ أسۍ سورُے باقٕے چھِ أسۍ سورُے رِیزٲرُو تھاوان پایپَن خٲطرٕ تہٕ باقٕے روٗد اَسہِ اَتہِ پیٚٹھ مَسلہٕ یِم پَلو چھِ وَنٛدَس منٛز وَنٛدَس منٛز چھِ اَسہِ گَژھان تھوڑا بہت پَلو چھلٕنۍ تہِ مُشکِل ہۅکھناوٕنۍ تہِ مُشکِل تہٕ تِکیٛازِ اَکثَر بیشتَر چھِنہٕ کۄلَن آب آسان کیٚنٛہہ پاوَر چھُنہٕ آسان کیٚنٛہہ أسۍ ہیٚکو پَتہٕ ہُہ کٔرِتھ واشِنٛگ مِشیٖن اِستعمال کیٚنٛہہ تہٕ یِم یِم چیٖز چھِ أسۍ آب یہِ پَلو چھلَنہٕ خٲطرٕ اِستعمال کَران تہٕ آب بَچاونہٕ خٲطرٕ اِستعمال کَران